لگ بگ لگ بگ چھِ وٕنۍکٮ۪نس کَشمیٖرَس منٛز فی کانٛہہ سَپوٹٕس یِوان گِنٛدنہٕ سُہ چھُنہٕ کانٛہہ سَپوٹٕس یُس نہٕ وٕنۍکٮ۪نَس ییٚتہِ گِنٛدنہٕ چھِ گۄڈٕنٮ۪تھ کَرو أسۍ کِرکٹٕچ کَتھ ییٚتہِ چھِ لگ بگ لگ بگ کِہیٖنۍ نَے کِہیٖنۍ نَے ژور ٹُہ پانٛژھ ہَتھ ٹیٖم آسَن وٕنۍکٮ۪نَس ییٚتہِ کشمیٖرسٕے منٛز یٲتۍ ییٚتہِ چھِ وٕنۍکٮ۪نَس کیٚنٛہہ پٕلیر کشمیٖرسٕے منٛز تِم چھِ وٕنۍکٮ۪نَس اِنٹرنیشنل گِنٛدان یِتھ پٲٹھۍ أسۍ اگر أسۍ وٕچھو پرویز رُسول یُس بِجبِہارُک چھُ سُہ چھُ وٕنۍکٮ۪نَس اِنڈیا ٹیٖمَس تہِ اوس سُہ گِنٛدان یا باقٕے وٕچھو أسۍ باقٕے باقٕے پٕلیر تہِ چھِ یِمو اِنڈیاہَس گِنٛدمُت چھِ تہٕ وٕنۍکٮ۪نَس بیٚیہِ تہِ پٕلیر گَژھَن گِنٛدٕنۍ ییٚتہِ چھِ وٕنۍکٮ۪نس لگ بگ چھِ یِم یِم ٹٔرفہٕ چھِ وِکَٹ ٹٔرفَے آسَن ییٚتہِ پَنٛژاہ شیٖٹھ کَشمیٖرَس منٛز فِفٹی ٹُہ سِکِسٹی آسَن وِکٹ ٹٔرفہٕ یِمَن منٛز میٹَن ہٕنٛز ضوٚرَتھ چھِ وۄنۍ اگر أسۍ میٹ ٹیٖمن یا کِرکَٹ گرٛاوُنٛڈَن ہٕنٛز کَتھ کَرو تیٚلہِ چھِنہٕ شُمارا کیٚنٛہہ کۭتیٛاہ آسَن کِرکَٹ کِرکَٹَس منٛز چھِ یِم یِکوٹہٕ آسان گِنٛدان ہورٕ یور گِنٛدان تہٕ اَتہِ چھِ بَجہِ بَجہِ لیٖگہٕ آسان وٕنۍکٮ۪نسٕے اگر أسۍ وٕچھو ییٚتہِ چھِ ساروی کھۄتہٕ بٔڑ لیٖگ وٕنۍکٮ۪س کشمیٖرَس منٛز لگان شالامار سایڈَس بُرزُہوما پرٛیٖمیَر لیٖگ تَتھ چھِ زینَن وٲلِس لگ بگ آسان وَن کرور رُپیٖز بیٚیہِ چھِ تَتھ الگ سُپانسرٕے یٲتۍ آسان اَمہِ پَتہٕ کَرو أسۍ فُٹ بالہِ ہِنٛز کَتھ ییٚتہِ چھِ واریاہ واریاہ اَصٕل وٕنۍکٮ۪نَس فُٹ بال پٕلیر تہٕ یِتھ پٲٹھۍ أسۍ وٕچھو عاقِب ریٖشی یُس چھُ جے کے بٮ۪نٛکَس چھِ گِنٛدان یا فرقان ایوٗب چھِ یُس ڈاوُن ٹاونُک ہیٖروز حظ چھِ گِنٛدان واریاہ کیٚنٛہہ اَصٕل پٕلیر چھِ ییٚتہِ یِتھ پٲٹھۍ زَن أسۍ وٕچھو کہِ فُٹ بال چھُ وٕنۍکٮ۪نَس مےٚ باسان کَشمیٖرَس منٛز اِمَرجِنٛگ سَپوٹٕس اَکھ واریاہ واریاہ واریاہ تہٕ واریاہ اِمرجِنٛگ سَپوٹٕس چھُ یہِ تِکیٛازِ فُٹ بال چھِ اَکھ گیم یَتھ منٛز مےٚ باسان کرٛاوڈٕے چھُ گۄڈٕ زیادٕ آسان اٮ۪راوُنٛڈ زٕ ٹُہ ترٛےٚ گھنٛٹہٕ برٛونٛہہ اگر گیم اگر گیم لَگہِ دَہہِ بَجہِ صُبحٲے سَتے بَجہِ چھِ آسان کرٛاوُڈ فُل گوٚمُت اَمہِ پَتہٕ وٕچھو أسۍ ٹٮ۪نٕس ٹٮ۪نٕس تہِ چھِ ییٚتہِ اَصٕل گِنٛدان یا بیڈمِنٛٹَن تہِ چھِ ییٚتہِ اَصٕل گِنٛدان وۄنۍ وٕچھو أسۍ واٹَر سپوٹٕس واٹَر سپوٹٕس چھِ ییٚتہِ مانسبَل لیکَس منٛز گِنٛدان ڈَل لیک چھِ ییٚتہِ بوٚڈ اَکھ لیک تتھ مَنٛز چھِ واٹَر سَپوٹٕس بٮ۪سٹ یِوان گِنٛدنہٕ سٲلِم چھِ پرٛٮ۪فَر کَران واٹَر سَپوٹٕس ڈل لیکسٕے مَنٛز گِنٛدُن بیڈمِنٹَن تہِ چھُ ییٚتہِ گِنٛدان یُس واٹَر سَپوٹٕس چھُ اَتھ مَنٛز چھِ ناوَن مَنٛز لوٗکھ نیران پَتہٕ گِنٛدان تِم سَپوٹٕس